السلام عليكم ورحمة الله وبركاته مےٚ ہسا کرِیاو وۄزُل اکھ بوٗٹھ آڈر یِتُھے مےٚ آڈر کوٚر تہٕ سُہ گوٚو مگر پتہٕ گوٚو سُہ پتہٕ ژھیوٚن سُہ تِکیٛازِ مےٚ پھسے تتھ پونٛسے وونۍ ہسا چھُس بہٕ کران گُزٲرِش تۄہہِ تُہۍ دِیِو مےٚ تِم پونٛسہٕ واپس تِکیٛازِ بہٕ ہٮ۪کھٕ ہا نٔے کینٛہہ آڈر کٔرتھ مےٚ ہسا ٲسۍ تِتی پونٛسہٕ مہربٲنی کٔرتھ دِیِو مےٚ تِم پونٛسہٕ واپس تِم کٔرِو مےٚ اکاونٹس سیٚنڈ واپس مہربٲنی کٔرتھ